آ وعلیکُم سَلام آ ؤنِو ؤنِو آ اَہن حظ اَہن حظ سایکل حظ چھِ کٕنان آ کٔژ کٔژ وُہُر چھُ سایز کیاہ یَتھ چھُ واریاہ مُختٔلِف سایز تہٕ بیٚیہِ چھِ مُختٔلِف ویرایٹی تہِ برینڈ تہِ چھِ واریاہ تہٕ أمِس کیاہ چھِ ایج ایج کیاہ چھَس تٕروا وُہرِس کِیُتھ دۄہہِ تٲجی ژۄیہِ تٲجی ٹھیٖک تہٕ کُس قٕسٕم چھُو تۄہہِ ضوٚرتھ

اَسہِ چھُ واریاہن قٕسمَن ہُند اَسہِ چھُ سَپوٹٕس چھُ رینٛجر چھُ کے سَپوٹٕس چھُ یہِ بیٚیہِ چھُ بیاکھ قٔسٕم سٔپایکَر سَپوٹٕسَس منٛز چھُ یِوان اَسہِ گیرٕ دار تہِ اَتھ منٛز چھِ واریاہ قسٕم

رینجرَس منٛز تہِ چھُ اکھ گیرٕ دار اکھ تہٕ تَتھ آ گیرٕ دار گژھِ تھوڑا بہت تَتھ گژھِ قۭمتھ تہِ تھوڑا زیادَے پَہن تہٕ بیاکھ چھُ میٖٹر بیاکھ چھُ ہُہ سٔماٹ سایکَل تَتھ منٛز چھِ سُہ چھُ میٖٹر ویٖٹر ہاوان برونٹھ کَنۍ سِپیٖڈَ میٖٹر تہِ اَصٕل سُہ چھُ اَصٕل سایکل

تَتھ چھُ زیادٕ سُہ چھُ بیٚیہِ لگ بگ ٲٹھ نو ساس دہ ساس رۄپیہِ سایکَل

نہ نہ تَتھ چھُ تتھ چھُنہٕ کِہیٖنۍ تہِ گارنٹی وارنٹی چھنہٕ اَتھ کِہیٖںۍ گارنٹی کَتھ آسہِ ییٚلہِ یہِ پھٕٹہِ اَتھ لَگہِ شُر پھٕٹرایہِ زورٕ سایکلَس تَتھ مہ چھےٚ گارنٹی خرٲبی گژھِ سٔروِس ؤریَس کیٚنہہ چھُنہٕ اَگر خرٲبی گیرَن منٛز آیہِ یا کیٚنہہ یا کَلٕچ درٛاے نہٕ ٹھیٖک یا بدل کیٚنہہ مَسلہٕ گوٚو

وۄنۍ وۄنۍ کُ وۄنۍ کُس چھُو تۄہہِ وۄںۍ کُس چھُو تۄہہِ آرڈر کَرُن

آ آ سِپیٖڈ تہٕ آ نہ ڈِسکَاوُنٹ چھُنہٕ کیٚنہہ مےٚ ووٚنو تۄہہِ وٕنکیٚن چھِ یِم ایویلیبٕل رینجر چھُ کے سپوٹٕس چھُ سٔپایکَر چھِ یِم سَپوٹٕس ٹایپَس پٮ۪ٹھ تہِ چھِ واریاہ یِمو منٛز اَگر تۄہہِ کانہہ پَسند آوٕ سماٹ سایکَل تہِ چھُ اَگر تۄہہِ پَسند آوٕ تُہۍ ہٮ۪کِو آرڈَر کٔرِتھ آن لاین تہِ سٲنِس یَتھ اَسہِ چھُ اسہِ تہِ چھُ پیج اکھ تھوٚومُت نہ اکھ تُہۍ ہٮ۪کِو آن لاین آن لاین تہِ آرڈر کٔرِتھ

آ ٹھیٖک چھُ ٹھیٖک چھُ بُراک ٹھیٖک ٹھیٖک کٔرو مَشورٕ کیٚنہہ چھُنہٕ